اَہن حظ تۄہہِ ووٚنو یَتھ میٲنِس ناوَس متعلِق یہِ چھُ اکھ خاص ناو یَتھ منٛز قرآنَس منٛز تہِ چھےٚ اَمِچ ذِکٔر آمٕژ کَرنہٕ اَمیُک اُردو معنی اَگر بہٕ تۄہہ وَنہوو اَتھ چُھ قرآنَس منٛز تہِ آمُت ذکر کَرنہٕ اُردو معنی چھُ اَتھ نیران چمکتا ہوا تارا بیٚیہِ وٚونو تۄہہِ حظ ییٚمہِ کٔدٕلُک حظ آ اَمی کٔدٕلہٕ سۭتۍ چھِ أسۍ مشہوٗر حظ یہِ گام چُھ یِوان اَمہِ سۭتۍ پرزناؤنہٕ اَگر تۄہہِ کۄلگامۍ ڈسٹرکٹس منٛز تہِ کُنہِ جایہِ اَمہِ گامُک ناو ؤنِو تَتہِ چھُ پیوَن گۄڈٕ نیٚتھ وَنُن ییٚتہِ حظ سُہ کٔدل چھُ بوڈ بارٕ کٔدٕل یہِ چھُ واریاہ زیوٗٹھ کٔدٕل یہِ چھُ دریا وَشوِ پٮ۪ٹھ یہِ کٔدٕل آمُت بَناؤنہٕ مَگر یہِ چھُ یہِ کٔدٕل آمُت بَناؤنہٕ آز برٛونٛہہ لگ بگ ہَتھ ڈۄڈ ہتھ ؤری حظ مَگر آز چھِ اَسہِ گژھان امہِ سۭتۍ پروبلِم حظ یہِ چھُ تَمہِ دۄہ آمُت یہِ لۄکُٹ بَناؤنہٕ یہِ چھِ اکھ گٲڈۍ خٲلی چھِ اَتھ اکھ گٲڈۍ یِوان کراس گژھان دۄیِم گٲڈۍ چھ حظ پیٚوان پرارُن حظ وۄنۍ چھُ آز ٹریفک واریاہ مَگر وۄنۍ چھِ أسۍ شُکُر گُزار أسۍ حکوٗمَتس تہِ تِمو ووٚن یَتھ نو کٔدل تِمو دِیُت ووٚنۍ یتھ سُہ ژور فور وے کٔدل مَگر تَتھ لگہِ وۄنۍ ٹایِم تھوڑا بہت چھِ اَسہِ مُشکِلات گژھان بیٚیہِ چھِ ییٚتتیس کٔدٕلَس نزدیٖک بَسان اَسہِ چھُ ووٚنۍ ییٚمِچ سَونٛڈ وونڈ یورٕچ آواز چھِ گاڈِ چھِ تران تِم چھِ اَسہِ زیادٕ پروبلِم کَران أسۍ چھِ یَتھ تھوڑا نزدیٖکے بَسان وۄنۍ